اگر أسۍ تٲریٖخَن ہٕنٛز کَتھ کَرو ساروی کھۄتہٕ گۄڈٕنیٚتھ یی تٲریٖخ ییٚمہِ دۄہ بہٕ زامُت چھُس یُس زَن چھُ دہ مارٕچ کُنوُہ شیٚتھ تہٕ سَتنَمَتھ اَمہِ دۄہ چھُس بہٕ زامُت تمہِ پتہٕ اگر أسۍ کتھ کرو دۄیمہِ ڈیٹٕچ سُہ چھُ شیٚے اکتوٗبر تہٕ زٕ ساس تہٕ دہ ییٚمہِ دۄہ مےٚ دٔہمہِ جمٲژ ہُنٛد رِزلٹہٕ وُچھ تمہِ پتہٕ اگر أسۍ کتھ کرو بیٛاکھ ڈیٹ یُس زَن چھُ اَردہ جولاے زٕ ساس تہٕ کُنوُہ ییٚمہِ دۄہ مےٚ کشمیٖر یونیورسٹی ہِنٛدِس اِدارس منٛز ایڈمِشن سَپُد تمہِ پتہٕ اگر أسۍ ژوٗرِم تٲریٖخٕچ کتھ کرو سُہ چھُ پانٛژھ اگستہٕ زٕ ساس تہٕ کُنوُہ ییٚمہِ دۄہ سٲنۍ سٹیٹ جموں کشمیٖر أکِس یوٗ ٹی منٛز آیہِ تبدیٖل کَرنہٕ تمہِ پتہٕ اگر أسۍ ٲخری تٲریٖخ وٕچھو سُہ چھُ پانٛژھ دسمبر زٕ ساس تہٕ اکوُہ ییٚمہِ ساتہٕ مےٚ پنٕنۍ پوسٹ گریجویشن کمپلیٖٹ کٔر